آ یہِ چھُ ضروٗرۍ زِ بچن گَژھِ یِنۍ کٲشِر زبان ہیٚچھناونہٕ ضروٗری واریاہَن مُلکن منٛز فار ایٚکزامپُل چیٖن تُرکۍ آ جرمنۍ منٛز چھِ تعلیٖم تِمن پنٕنٮ۪ن زبانَن منٛز یِوان پرناونہٕ تِتھٕ پٲٹھۍ چھُ یِوان بچن واریاہ زیادٕ سمجھ گورمِنٹس پزِ اَمہِ خاطرٕ قدم تُلُن یہِ کٲشِر زبان گَژھِ یِنۍ سکوٗلن کالجن تہٕ یونیورسِٹیَن منٛز پرناونہٕ بیٚیہِ گَژھِ باقٕے سبجٮ۪کٹہٕ میتھ ٲسۍتَن یا ساینس ٲسۍتَن سُہ پزِ کٲشِر زبانہِ منٛز پرناونہٕ یُن کٲشِر زبان چھِ واریاہ میٖٹھۍ تہٕ مٔدٕر زبان اَسہِ چھِ اِنگلِش تہٕ اُردوٗ زیادٕ یہِ مطلب زیادٕ چھِ أسۍ کتھ یا اَگر سکوٗلن منٛز پرناوَو أسۍ چھِ اُردوٗ تہٕ اِنٛگلِش زیادٕ یوٗز کَران اَسہِ پَزِ بچن سٍتۍ سکوٗلن منٛز یا گَرن منٛز کٲشِر پٲٹھۍ کَتھ کَرٕنۍ